ہیٚلو اسلامُ علیکُم ہے تُہۍ چھُو حظ بانٛڈی پوٗرہ پٮ۪ٹھ بَس ڈرایوَر تُہۍ کٕژِ بَجہِ چھُو اَتہِ نیران تُہۍ کٕژ تۄہہِ آسوٕ پَنُن ٹایما تتہِ

تُہۍ ؤنۍتَو مےٚ اَکھ کَتھ حظ پَرٛتھ اَڈِ گنٛٹہٕ یہِ حظ چھِ پتہٕ یور چھِ واتان تیٚلہِ اَڑِ گنٹہٕ پتھ کُن مگر تُہۍ ؤنۍتَو مےٚ یہِ مطلب وَتہِ کوٚت چھُو تُہۍ پتہٕ گژھان حظ غٲبٕے گژھان اَسہِ چھِ آسان کُنہِ جایہِ گژھُن اَسہِ چھِنہٕ وقتَس پٮ۪ٹھ واتانٕے تور یا چھُ تُہۍ منٛزٕے پتہٕ ٹایِم حظ کھیٚوان زیادٕ نَتہٕ چھُو تُہۍ زیادٕ بَدل کیٚنہہ روٗٹاہ بدلاوان کیٚنٛہہ تُہۍ کوٚت چھُو گژھان حظ منٛزٕے یا ییٖو تہٕ تَمہِ ساتہٕ آسوٕ تۄہِہ اَوٚوَر لوڈ کیٚنٛہہ تُہۍ تُلانٕے چھُو نہٕ ییٚتہِ

ہے اَہَن حظ تُہۍ چھُو روڈٕچ کتھ کَران اَسہِ اَسہِ چھِ پٮ۪وان وقتہٕ پٮ۪ٹھ وقتس پٮ۪ٹھ کُنہِ جایہِ واتُن تَتہِ چھِنہٕ اَسہِ چلانٕے روڈ اَسہِ خراب کیٛاہ آسہِ اَسہِ تہِ گژھِ نہَ حظ بُتھِ جوایزیت آسٕنۍ

چھِ حظ وۅنۍ تُہۍ چھُو حظ اَتھ رِلیٹِڈ کٔہٕنٛۍ پنٕنِس ہایَر ایتھارٹیٖز کُن کَران کیٚنٛہہ رجوٗع تِم کیٛاہ کَرَن تۄہہِ حِسابِ کِتابہٕ أمی آیہِ یُتھ لُکَن تہ یِیہِ ہے سختی تۄہہِ تہِ یِیہِ آرام نہٕ حظ اَسہِ چھِنہٕ وۅنۍ یَپٲرۍ پرٛابلِم گژھان اَگر تُہۍ اَسہِ ؤنِو اَگر أسۍ تۄہہِ تُہٕنٛز پنٕںۍ کِنۍ ضروٗرت پیٚیہِ أسۍ کَرَو کُنہِ جایہِ دِمَو درناہ ورناہ کیٚنٛہہ أسۍ کَرَو أسۍ واتٕناوَو تُہٕنٛز کَتھ برٛونٛہہ کُنَتھ اَگر تۄہہِ تِژھ ہِش پرٛابلِم چھَو وۅنۍ یِتھٕ پٲٹھٮ۪ن دوٗر دوٗر تانۍ یِوان کیٚنٛہہ دوٗر دوٗر چھِنہٕ کانٛہہ حلٕے یِوان اَتھِ